ہیٚلو اسلام علیکُم یہِ تُہۍ چھُو نہ حظ فوٹوگرٛافر اَسہِ ٲسۍ فوٹوگراف تُلٕنۍ ہے أسۍ چھِ ژٔنٛدٕروادا اَہَن حظ اَدٕ حظ چلو شُکریہ أسۍ کَرہو تۄہہِ تَمہِ برٛونٛہہ فون تہٕ تُہۍ ییٖزیٚو مگر یَتھ ایٚڈرَس پٮ۪ٹھ ٹھیٖک چھُنا اَدٕ حظ چلو شُکریہ چھُ تُہُنٛد